اگر حظ بایکہِ بایکہِ پٮ۪ٹھ گژھو ٹٕرٛپ ٹرٕ یا ٹیوٗ ٹیوٗرَس اَسہِ چھِ ساروی کھۄتہٕ گۄڈنیُک اَکھ چیٖز گۄڈنِچ چھِ اَسہِ پنٛنہِ سِکیورٹی موٗجوٗب اَسہِ ہٮ۪لمِٹ تُلُن وَ ہٮ۪لمِٹ بیٚیہِ بوٗٹھ لاگُن بیٚیہِ ٲنَکھ ضوٚری پَتہٕ کھٮ۪نہٕ خٲطرٕ فُڈ چیٖز بیتَر بیٚیہِ بایکہِ خٲطرٕ تیٖل اگر کُنہِ جایہِ تیٖل مۄکلہِ أسۍ ہَسو تٔتی تہٕ اَسہِ چھِ پٮ۪وان تیٖل بایکہِ خٲطرٕ ضٔروٗری تُلٕنۍ سُہ